وَٹ آر یُوَر ہابی تۄہہِ کیٛاہ ہابیٖز چھو اِنٹرٛٮ۪سٹ آوُٹ سایڈ ؤک مےٚ چھُ پَسَنٛد زیادٕ اَگر وٕچھو کٲم کَرنہٕ پَتہٕ با پَتہٕ کیٛاہ چھُ مےٚ پَسَنٛد زیادٕ تَر مےٚ چھُ ٹرٛاوٕل مطلب أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ گژھُن نَژُن أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ چھُ مےٚ واریاہ پَسنٛد پِکنِکَن پٮ۪ٹھ گژھُن اٮ۪کٕسکَرشَنَن پٮ۪ٹھ گژھُن یا شاٹ ٹور کَرُن یا مطلب مطلب أڑِس دۄہَس پٮ۪ٹھ کُن گژھُن اَگر کَم ٹایِم آسے یا شا شامَن تھوڑا اورٕ یورٕ نَژُن کُلٮ۪ن باغن منٛز تَمۍ سۭتۍ چھُ مطلب اِنسان فرٛٮ۪ش روزان اَگر سُہ کٲم آسہِ کَران پَتہٕ اَگر سُہ اورٕ یورٕ گژھِ تٔمِس چھُ تَمۍ سۭتۍ دٮ۪ماغ روزان فرٛٮ۪ش سُہ چھُ تھوڑا ہٮ۪لدی روزان باقٕے چھُ آسان بیٛاکھ چیٖز کہِ اِنسانَس گژھِ آسُن دٮ۪ماغَس منٛز ہَمیشہِ کہِ مےٚ کِتھ کَنۍ کیٛاہ چھُ کَرُن مطلب زَن أمِس چھُ یہِ مینٹین تھاوُن اَگر یہِ نوکری چھُ کَران أمِس چھُ تھاوُن اَگر أمِس کیٚنٛہہ ہابی چھےٚ کیٚنٛہہ چاہَت چھےٚ کَرنٕچ آسان أمِس چھُ تَمیُک تہِ آسان دھیان تھاوُن سۭتۍ کیٛازکہِ اِنسان گَژھِ خۄش روزُن گژھِ اِنسان خۄش روزُن تہٕ مےٚ چھُ پَسَنٛد مےٚ ووٚنمو تۄہہِ گۄڈٕنٮ۪تھٕے مےٚ چھُ پَسَنٛد کہِ أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ گژھُن تَتِچ خوٗبصوٗرتی وٕچھِنۍ سُہ اوٚبزٲو کَرٕنۍ تَمۍ پَتہٕ تَتھ رِلیٹٕڈ وٕچھُن کیٛاہ کیٛاہ نہٕ تہٕ سُہ چھُ واریاہ زیادٕ پَسَنٛد تہٕ یِتھَے کَنی ییٚلہِ تہِ بہٕ مطلب کٲم چھَس مَکلاوان کٔرِتھ یا نوکری پٮ۪ٹھ یِم بہٕ یا مطلب بہٕ چھَس نہٕ نوکری کَران کیٚنٛہہ مطلب یِہوٚے کُنۍ وِزے پرٛایویٹ نوکرِیہ مٲنۍتو تُہۍ کُنۍ وِزِ چھِ کانٛہہ موقعہٕ مِلان کہِ کَرنُک یا کیٚنٛہہ تَمۍ پَتہٕ تورٕ یِتھ کَرٕ بہٕ کٲم بہٕ کَرٕ وَن گَرِکٮ۪ن دَپَس مےٚ نیٖتو نٮ۪بَر تام چَکَر کَرو تہٕ مےٚ یی بوے سۭتۍ یا کانٛہہ یی سۭتۍ گَرَس منٛز تہٕ نیرو کَرو واک تھوڑا چَکَر کَرو أتی وٕچھو آب أتی وٕچھو کُلۍ کٔٹۍ أتی وٕچھو باغ اَمۍ سۭتۍ چھُ مےٚ دِل گژھان واریاہ خۄش بہٕ چھَس دَپان نَہ آز کوٚر مےٚ کیٚنٛہہ اَصٕل تہٕ بہٕ چھَس گژھان واریاہ خۄش تَمۍ سۭتۍ تہٕ بیٚیہِ چھُ مےٚ تَمۍ علاو پَسَنٛد یِمَن مٲنۍتو تُہۍ مےٚ چھُنہٕ وَوُن پَسَنٛد کیٚنٛہہ کہِ اَگر کیٚنٛہہ وَوُن آسہِ زمیٖنَس منٛز سُہ چھُنہٕ مےٚ پَسَنٛد کیٚنٛہہ مےٚ چھُ پَسَنٛد والُن مٮ۪وٕ والُن زمیٖن منٛز اَگر اَسہِ زمیٖنَس منٛز آسہِ کھوٚتمُت زَنہٕ دٲن یِم کَرَن مےٚ خۄش والٕنۍ یا مےٚ چھُ بیٚیہِ پَسَنٛد کہِ پٮ۪ٹ مطلب یِم مطلب بیٛٲر رَچھٕنۍ چھےٚ مےٚ واریاہ پَسَنٛد بیٛا بیٛٲر گَژھِ مےٚ آسٕنٮ۪ن سۄ رَچھَن بہٕ سۄ چھِ مےٚ واریاہ پَسَنٛد تہٕ بے بیٚیہِ تٔمِس پَتہٕ کھٮ۪ن وٮ۪ن دیُن تٔمۍ سُنٛد خیال تھاوُن سُہ چھُ مےٚ واریاہ پَسَنٛد جانوَرَن سۭتۍ چھےٚ مےٚ واریاہ اٮ۪ٹیچمٮ۪نٛٹ تَمۍ علاوٕ چھُ مےٚ کَران خۄش اَگر ہسا زَنہٕ یہِ آسہِ کیٛاہ چھِ اَتھ وَنان گاڑٮ۪ن ہُنٛد چھُ مےٚ واریاہ شوق گاڑِ چلاونہِ چھِ مےٚ واریاہ پَسَنٛد تہٕ اِتھ کَنۍ چھُنہٕ مےٚ گٲڑۍ کِہیٖنۍ نہٕ مَگر گَرَس منٛز یۄس گٲڑۍ چھےٚ سۄ تہِ چھِنہٕ سۄ تہِ چھَس نہٕ بہٕ زیادٕ چَلاوان کِہیٖنۍ کیٛازکہِ تِم چھِ وَنان کہِ اَگر ژٕ چھَکھ نہٕ وٕنۍ پوٗرٕ پٲٹھۍ ٹرٛین کِہیٖنۍ تہٕ ژٕ کَرَکھ کیٚنٛہہ فیل ویل لیکِن ہُتھ کَنۍ چھِ مےٚ واریاہ زیادٕ اوٚوَر آلَس منٛز مطلب یِم چیٖز چھِ مےٚ واریاہ زیادٕ فیسِنے واریاہ زیادٕ پَسَنٛد گژھان پَتہٕ چھَس بہٕ دَپان کہِ یِم کَرٕہا بہٕ یِم چیٖز تہٕ مگر پَتہٕ چھُنہٕ موقعہٕ یِوان کِہیٖنۍ نہِ کُنۍ وِزِ گٲڑۍ چھےٚ مےٚ چَلاوٕنۍ مگر تہٕ وَنہِ اِنشاء اللہ ییٚلہِ اللہ تعالیٰ سوزِ پَتہٕ چَلاوُن سۄ تہِ کیٛازکہِ مےٚ چھِ پَسَنٛد ڈِفرنٛٹ گاڑِ چَلاونہِ چھِ مےٚ پَسَنٛد مےٚ چھِ گژھان اَکھ یہِ مطلب خۄش کَران بیٚیہِ چھُنہٕ زیادٕ تَر کِہیٖنۍ یہِ چھُ بیٚیہِ نارمَلٕے تھِنٛگ تہٕ بیٚیہِ باقٕے یُس مےٚ أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ گژھُن تِمَن جایَن گژھُن ییٚتہِ فرٛٮ۪ش اِیَر ہیٚکہِ اِنسان نِتھ ییٚتہِ تازٕ ہوا آسہِ کُلۍ کٔٹۍ آسَن تَتٮ۪ن تِمَن جایَن چھُ مےٚ واریاہ زیادٕ پَسَنٛد گژھان گژھُن تہٕ تِمَن جایَن چھَس بہٕ یَژھان ہَمیشہ گژھُن بیٚیہِ چھَس بہٕ باقِیَن تہِ رِکَمٮ۪نٛڈ کَران تۄہہِ تہِ چھَسو وَنان کہِ تُہۍ تہِ کٔرِو یِتھَے کَنی تُہۍ تہِ ٲسِو نیران کٲم کار کٔرِتھ پَتہٕ ٲسِو کیٚنٛہہ ہوا وَوا چٮ۪وان تازٕ تازٕ ہوا تَمۍ سۭتۍ چھُ اِنسان روزان ٹھیٖک بیٚیہِ چھُ کۄٹھٮ۪ن تہِ سُہ دَوا آسان دٮ۪ماغَس تہِ دَوا آسان تہٕ اِنسان چھُ واریاہ اَصٕل روزان